ہیٚلو اسلام علیکُم تُہۍ چھِو حظ سٕژ دُکان پٮ۪ٹھ مےٚ حظ اوس فِیو فِراک سوٗٹ سُوٕناوُن اکھ مگر حظ ڈِزایِن دار سُووِزیٚو بیٚیہِ یہِ یُس حظ مےٚ اوترٕ اَنٮ۪و گرٛیٖن کَلَر حظ چھُ سُہ اَصٕل اَصٕل ڈِزایَن حظ ترٛاوزیٚوس اَدٕ کیٛاہ ٹھیٖک حظ چھُ اَدٕ حظ سلامُ علیکُم